اگر کٲنٛسہِ سٲنِس گامَس منٛز زَنٛگہِ فریٚکچَر گژھِ تٔمِس پَزِ جلدی ڈاکٹرَس نِش گژھُن تہٕ بیٚیہِ زیادٕ کھۄتہٕ زیادٕ آرام کَرُن تہٕ تَمہِ سۭتۍ ہیٚکہِ تٔمِس وۄتھنَس بیٚہنَس منٛز مُشکِلات گٔژھِتھ اسلیے پَزِ تٔمِس جلدی جلدی ڈاکٹرٛس نِش گژھُن بیٚیہِ اَمیُک ٹرٛیٖٹمٮ۪نٛٹ چھِ یہِ کہِ أسۍ گژھو ڈاکٹرٛس نِش أسۍ کَرناوو جلدی پَلست پٕلَس پَلَستَر تہٕ بیٚیہِ کَرو زیادٕ کھۄتہٕ زیادٕ آرام تاکہِ یہِ گژھِ جلدی ٹھیٖک